اَگر اَز کُنہِ گامَس منٛز کانٛہہ پٕلیر آسہِ سَپوز کَرُو کِرکَٹ والی بال یا فُٹ بال سٲنِس کَشمِیٖرَس منٛز اَندَر گَژھ کَتھ کَرٕنۍ چھِ زیادٕ کرکَٹٕے لَبنہٕ یِوان کِیٛازِ کہِ کرکَٹٕے چھِ أسۍ زیادٕ گِنٛدان أسۍ کَرُو کِرکَٹچِی کَتھ اگر اَکھ پٕلیر آسہِ أکِس پٕلیرَس آسہِ بَرُونٛہہ کانٛہہ شوق پنُن بہٕ گوٚژھُس کانٛہہ بوٚڑ پٕلیر بَنُن یا برُونٛٹھ پَکُن کِرکَٹَس اَنٛدَر تٔمِس چھِ گۄڈٕنیٚتھٕے حظ پَنٕنۍ زِنٛدگِی اتھ سۭتۍ گُزارٕنۍ کہِ أمِس چھِ گۄڈٕنیٚتھ پَننس گامَس منٛز کِرکَٹ لاگُن گِنٛدُن کِرکَٹ گِندان گِندان ییٚلہِ سُہ بُرونٛٹھ پَکہِ تھوڑا بِہُت ییٚلہِ تٔمِس پنٕنۍ گامَن یِم نؠبَرٕ آسہِ نیران نؠبرٕ آسَن کِرکَٹ گِنٛدان سَپوز کَر اَگر بہٕ شپین روزان ژٕ آسکھ اَنٛنت ناگ یا سِریٖنَگر آسہِ گِنٛدُن کِرکَٹ گِنٛدنہٕ کانٛہہ گامَس منٛز بوٚڑ پٕلیر آسہِ کانٛہہ تٔمِس چھِ گۄڈٕنیٚتھٕے کٲم کَرٕنۍ یہِ کہِ تٔمِس چھِ وُچھُن پنُن ٹیلیٹ ہاوُن کہِ بہٕ چھُس اَکھ بوٚڑ پٕلیر بہٕ تہِ بَنہٕ بوٚڑ پٕلیر مےٚ چھِ شوق کِرکَٹُک تٔمِس چھِ شاٹ کِینٛہہ ہاوٕنۍ أمِس یا گا گِنٛدان گِنٛدان گٔلی کِرکَٹ چھِ آسان گِنٛدان گامَن اَنٛدَر تٔمِس چھِ گۄڈٕنیٚتھ ہاوُن ہر کٲنٛسہِ یا پٕلیرَن چھِ آسان بُولر چھِ آسان تٔمَس چھِ ہر کٲنٛسہِ ہاوُن کہِ مےٚ کٕم شاٹ چھِ یا کٕم بولنٛگ چھُس کران بہٕ کِتھ کٲٹھۍ چھُس بال تراوان بہٕ کتھس چھُس فِلڈِنٛگ کران میٛٲنۍ ٹیلِنٹ کیٛاہ چھِ مےٚ اَنٛدر کیٛاہ چھُ ہُنَر ییٚلہِ تِم سٲرِی وُچَھان تٔمِس تِم بٔڑۍ پٕلیر آسن تِم وُچَھن سٲرِی زٕ پَتہٕ حظ چھِ تِم چھِ أمِس پانے آلو کران تہٕ دِوان چھِس موقعہٕ أکِس میچَس اَگر ژےٚ ہوتھ یا أکِس یا دۄن یا ترؠن میچن دمہوے ژےٚ أسۍ موقعہٕ تتہِ اَگر ژےٚ ہووُتھ اَصٕل بیٹِنٛگ یا اَصٕل بولِنٛگ یا اَصٕل اِنٛنگ ہٲوٕتھ تَتہِ أسۍ حظ نمہوتھ ژٕ بونٛٹھ پتہٕ چھِ أمس یِم موقعہٕ دِوان یا موقعہٕ دِنہٕ باپتھ چھِ أمِس گژھان پتہٕ کٲم ییٚلہِ أسۍ نؠبَر نوان چھِ گِنٛدنہِ أسۍ چھِ پننے گامہٕ نؠبَر نوان گِنٛدنہِ چھِ تہٕ تَتہِ چھِ أمِس کٲم ییٚلہِ تہِ یہِ ہایہِ برابر أمِس چھِ تَتؠن ضرُورِی ہاوُن کہِ اَگر أسۍ برُونٛٹھ پَکُو تیٚلہِ چھِ أمِس محنت کرٕنۍ واریاہ زِیادٕ مِحنت گَرِ تہِ چھس محنت کَرٕنۍ تَتؠن تہِ چھس محنت کَرٕنۍ أمِس آسہِ پتاہ کہِ مےٚ چھِ صُبحَس میچ أمِس چھِ کالَے تھاوٕنۍ محنت کٔرِتھ مےٚ کِتھ کِنۍ چھٕ تتٮ۪تھ گِنٛدُن کِتھ کنۍ بُولَر چھِ کِتھ کنۍ چھِ بال تراوان یا پَتہٕ ییٚلہِ یہِ تور گَژھِ گنٛدنہِ أمِس چھِ واریاہ زیادٕ محنت کرٕنۍ بیٹِنٛگ کَرٕنۍ فِلڈِنٛگ کَرٕنٛۍ بولِنٛگ کَرٕنۍ پَنُن پان ڈؠولَپ بُرونٛٹھ پَکناونہٕ خٲطرٕ بیٹِنٛگ کَرٕنۍ یتھ پٲٹھۍ سارنی اَز چھُو تُہۍ وُچھان کہِ اَز چھِ سوشَل مِیڈیا فیس بُک چھُ سوشَل میٖڈیا تُھرو چھِ اَز سٲرِی وُچھان کہِ کِتھ کنۍ چھِ پکان برُونٛٹھ پٕلیر ہاوان چھِ سوشَل میٖڈیا کہِ وُچھو سا کُس پٕلیر چھُ امہ سُنٛد ناو چھُ گۄڈٕنیٚتھٕے ہاوان یہِ حظ چھُ گِنٛدان أمِس حظ چھِ یتھ کٲٹھۍ ناو یہِ حظ چھِ بولِنٛگ تہِ کران بیٹِنٛگ تہِ آل رَونٛڈَر پٕلیر حظ چھِ یہِ ییٚلہِ یِم کِینٛہہ شاٹ کِینٛہہ ہایہِ ییٚلہِ یہِ تِم شاٹ ہایہِ باسہِ باقِیَن تہِ باسہِ یہِ چھُ اَصٕل پٕلیر یہِ پٕکِیو بُونٛٹھ ییٚلہِ یہِ بولِنٛگ ہایہِ فِلڈِنٛگ ہایہِ پنٕنۍ ایٚفوٹٕز ہاہہِ سٲرِی ہَر کِینٛہہ ہایہِ یہِ مِثال برُونٛٹھ یِم پتہٕ وچھان سوشَل میٖڈِیا تھرو تِم تہِ چھِ پَتہٕ أمِس آلو کران ژٕ حظ ژٕ گِنٛد حظ اَز سانہِ ژٕ حظ چھُکھ اَصٕل پٕلیر واریاہ اَصٕل گیٚونٛد أمِس حظ چھِ پَتہٕ سٲرِی آلو کران واتان واتان بُونٛٹھ أمس چھِ أمسٕے حظ چھِ پَتہٕ چانٛسِز بنان نیشنَل پٕلیر بَننٕکۍ آیۍ پِی ایٚل گِنٛدنٕکۍ اِنٹَرنیشنَل پٕلیر بننُک